اَسَلامُ علیکُم میٲنۍ ہابیٖز تہٕ میٲنۍ اِنٹرسٹ چھِ یِمَن چیٖزَن مَنٛز تہِ پَننہِ ہُتھ ڈیلی ؤرکہِ برعکس بَغٲر تہِ چھِ مےٚ یِمَن چیٖزَن مَنٛز واریاہ زیادٕ اِنٹرسٹ یَتھ مَنٛز یِوان چھِ اکھ کریٹِو آٹٕس مَطلَب اتھ مَنٛز چھِ یِوان رایٹِنٛگ رایٹِنٛگ تہِ چھَس بہٕ کَران میوٗزِک میوٗزِک تہِ چھِ بوزان یا گیٚوان تہِ چھِ کُنہِ ساتہٕ پینٹِنٛگٕس کرافٹٕس تہٕ بیٚیہِ چھِ مےٚ کُکِنٛگ واریاہ زیادٕ خۄش گَژھان تَتھ مَنٛز چھِ مےٚ واریاہ زیادٕ اِنٹرست تَتھ مَنٛز چھَس بہٕ اَلَگ اَلَگ قٕسمٕکۍ ڈِشِز بَناوان مَطلَب واریاہ زیادٕ خۄش چھِ مےٚ گَژھان خوشی چھِ مےٚ مِلان کُکِنٛگ کَرنَس مَنٛز یا پینٛٹِنٛگ مَنٛز یا رایٹِنٛگ مَنٛز